سٲنِس گامَس منٛز چھِ واریاہ آب وَسٲیِل آبٕکۍ وَسٲیِل یَتھ منٛز اَسہِ گۄڈٕنٮ۪تھ یِوان چھِ نَلکہٕ آب دوٚیِم چھِ یِوان کرٛیٖلۍ آب ترٛیٚیِم چھِ یِوان کۄلہِ آب سٲنِس گامَس منٛز چھِ یِمہٕ ترٛٮ۪نوَے موٗجوٗد آبٕچ سختی چھَنہٕ کٕہۭنۍ تہِ نہٕ وۄنۍ کیٛاہ چھِ گَژھان یُس ہسا نَلکہٕ آب چھِ سُہ چھِ اَسہِ وَقتہٕ وقتہٕ یِوان کرٛیٖلۍ آب یُس چھِ سُہ چھُ تھوڑا ییٚلہِ ہَرُد واتان چھِ تَتھ منٛز چھےٚ تَمِچ سَختی یِوان سُہ چھِ آب ژھۄکان آب چھِ کَم گژھان تہٕ لُکَن چھِ تھوڑا بہت سختی یِوان یِمَن دٔریاو زیادٕ دوٗر چھِ تِمَن چھےٚ سختی یِوان مگر وۄنۍ کیٛاہ چھِ اَتھ بیٚیہِ کیٛاہ چھُ یُس نَلکہٕ آب چھِ سُہ چھُ وقہٕ وَقہٕ یِوان سُہ چھُ صُبحٲے أٹھِ بَجہِ پٮ۪ٹھ بَہَن بَجَن تام یِوان پَتہٕ چھِ بیٚکہِ دۄہ صُبحٲے بیٚیہِ ٲٹھِ بَجہِ یِوان بَہَن بَجَن تامَتھ لُکھ چھِ سُہ آب اَنان تَمہِ وِزِ تھاوان أنِتھ کوتاہ خرٕچ گَژھِ تِمَن گَرَس منٛز تیوٗتاہ آب چھِ تِم تھاوان أنِتھ تہٕ پَتہٕ چھِ سُہ خرٕچ کَر دوٚیِم یُس کۄلہِ آب چھُ سُہ چھُ ؤری کِس ؤریَس اَسہِ آسان تَمِچ سختی چھَنہٕ اَسہِ کِہیٖنۍ تہِ نہٕ آبٕچ سختی چھَنہٕ اَسہِ کُنے قٕسمٕچ وۄنۍ کُنہِ ساتہٕ ییٚلہِ نہٕ نَلکہٕ آب یِوان چھِ کُنہِ ساتہٕ چھِ تیُتھ کیٚنٛہہ قصہٕ گژھان ییٚمہِ ساتہٕ کیٚنٛہہ دٔلیٖل ؤلیٖل چھِ آسان لٲنہٕ چھِ آسان فُچمَژٕ یا کیٚنٛہہ چھِ بَدَل کیٚنٛہہ چھُ آسان گوٚمُت تَمہِ وِزِ چھُنہٕ سُہ آب یِوان کِہیٖنۍ تَمہِ وِزِ چھِ لُکَن پٮ۪وان تھوڑا بہت سَختی تُلنہِ کَمہِ نش چٮ۪نہٕ آبہٕ نِش کۄلہِ ہُنٛد آب چھُنہٕ چٮ۪وان کِہیٖنۍ تہِ زیادٕ سُہ چھُ زیادٕ اِستعمال کَران أتی گَرٕ چھَلنَس منٛز وَلنَس منٛز چھۄکنَس منٛز چھُ سُہ خَرچ زیادٕ لُکھ کَران تہٕ یُس چٮ۪نہٕ آب چھُ سُہ چھُ رَنٛنَس اِستعمال کَران بیٚیہِ چٮ۪نَس اِستعمال کَران تَمے باپَتھ چھِ تَمہِ نِش تھوڑا بہت سَختی یِوان اَسہِ کرٛیٖلۍ آب یُس چھِ سُہ تہِ چھُ ہَردَس ژھۄکان تَمہِ نِش تہِ چھِ تھوڑا سَختی یِوان سُہ اِستعمال کَرنہٕ تِکیٛازِ یِمَن دریاو زِ دوٗر چھِ تِمَن چھِ سَختی پٮ۪وان تُلٕنۍ تہٕ وۄنۍ یِمَن نَزدیٖک چھِ زیادٕ آز موٹر لٲگِتھ تہٕ سَختی چھَنہٕ تیٖژاہ تُلٕنۍ کِہیٖنۍ تہِ آب چھِ ترٛےٚ وَسٲیِل اَسہِ کرٛیٖلہِ آب نَلکہٕ آبہٕ کۄلہِ وٲنۍ تہٕ ترٛٮ۪نوَے چھِ دٔستِیاب ؤری کِس ؤریَس آسان سختی چھَنہٕ کِہیٖنۍ وۄنۍ یِہوٚے چٮ۪نَس منٛز چھِ کُنہِ ساتہٕ سَختی گَژھان ییٚمہِ ساتہٕ نہٕ آب یِیہِ وۄنۍ ییٚلہِ دَہَن دۄہَن وُہَن دۄہَن باسہِ نَلکہٕ آب ہَسا یی نہٕ کِہیٖنۍ تہِ تیٚلہِ چھِ آبہٕ گاڑِ سوزان تہٕ آب چھِ لُکھ چھِ آب رَٹان چٮ۪نہٕ خٲطرٕ پَتہٕ چھِ سُہ خرٕچ کَران نَتہٕ چھَنہٕ اَسہِ آبٕچ سَختی سٲنِس گامَس منٛز کُنے قٕسمٕچ تہٕ آب چھِ اَسہِ کھُلہٕ ڈُلہٕ گامَس منٛز زیادٕ چھِ دٔریاو آب دٔریاو آبَن چھِ موٹر لٲگِتھ لُکَن چھَنہٕ پٮ۪وان آبٕچ سختی کِہیٖنۍ تہِ نہٕ تُلٕنۍ خۄداے سٕنٛز نعمَت چھِ خۄداے سُنٛد شُکُر چھِ گامَس مَنٛز چھُنہٕ سَختی کِہیٖنۍ تہِ نہٕ آب چھِ ہَر وِزِ اَسہِ دٔستِیاب آسان موجوٗد آسان تہٕ لُکھ چھِ بِلا وَجہ بِلا کھوٗژِتھ سُہ آب خرٕچ کران